ہیٚلو وعلیکُم اسلام جناب ٹھیٖک چھُو صحت چھِ حظ ٹھیٖک أسۍ چھِ سکوٗل پٮ۪ٹھ أسۍ ٲسۍ ٹیٖچَر تۅہہِ چھُو ییٚتہِ بَچہٕ پَران آ اٮ۪کچُؤلی گوٚو یہِ بٮ۪مار تہٕ اَگر تُہۍ یور ییٖہوٗ یہِ تُلۍہوٗن یہِ نیٖہوٗن گَرٕ تۄہہِ چھُوا پَتاہ آ سُچویشَن تھوڑا بہت اوس یہِ بٮ۪مارٕے پَہَم حظ چَکَر اوس تھوڑا